اَسَلامُ علیکُم تُہٕنٛدۍ ٹوٗر ایٚجَنسی پٮ۪ٹھ کَرے مےٚ کیب اَکھ بُک آز وٕنکیٚس لگ بگ نایِن تھٲٹی ناین تھٔٹی یِیِو بِزٲتی اَسہِ پیٚو فٕلایٹ سرینَگر واپَس تہٕ نَیہِ بَجہِ کوٚر مےٚ لینٛڈ ییٚتہِ تہٕ نایِن تھٔٹی یُک کوٚر مےٚ گیٹَس نٮ۪برٕ کَنۍ تُہٕنٛدۍ ٹوٗر ایٚجنسی کوٚر مےٚ کال تہٕ کیب کٔر مےٚ بُک تہٕ أمۍ ہیوٚڑ فِفٹیٖن مِنَٹسَن اَندَر اَنٛدَر واتِو تُہۍ کیب گیٹَس پٮ۪ٹھ تہٕ تُہۍ کٔرِو کیب بوڑ فِفٹیٖن مِنٹٕس کیٛاہ اَنٛدَر اَندَر وۄنۍ چھُس بہٕ پیاران پیاران یوٚت کال دہ تہِ بَجے ساڑٕ دہ تہِ بَجے مگر تُہٕنٛزِ کیب چھَنہٕ کُنہِ نٔنی نہ چھِ یہِ رٮ۪سپانسا دِوان اوٚڑ کانٛہہ نہ چھِ کال تُلان نہ چھِ یہِ لوکیشَن ہاوان گَنٹہٕ کوٚر مےٚ أمِس زایہِ مگر یہِ چھِنہٕ کُنے تُہٕنٛز کَسٹمَر ریٹِنٛگ وُچھِتھ کَرے مےٚ تُہٕنٛزِ ٹیوٗر ایٚجَنسی پٮ۪ٹھ اَوَے کیب آرڈَر مےٚ دوٚپ نہ جلدی واتہِ سٔروِس آسیو تۄہہِ اَصٕل مگر تُہٕنٛدِ سٔروِس کوٚرُس بہٕ حدسے زیادٕ ڈِسایٚپوینٛٹ بہٕ اوسُس نہٕ اٮ۪کٕسپٮ۪کٹ کَران کینٛہہ تۄہہِ کھیوٚو مےٚ پَنُن گَنٹہٕ اَکھ بیٚیہِ گوٚو مےٚ لیٹ بیٚیہِ چھُس بہٕ کَنفیوٗزَن بہٕ کوٚت گژھٕ وۄنۍ چھُس بہٕ یَژھان تُہٕنٛز یہِ کیب کینسٕلٕے کَرٕنۍ مےٚ دِیِو پَنٕنۍ پیمٮ۪نٛٹ واپَس بہٕ کَرٕ پانَے وۄنۍ کینٛہہ